نہ مےٚ چھِنہٕ یِم چیٖز زٕہٕنۍ تہِ بَنٲے مٕتۍ سون یُس مذہب اِسلام چھِ یہِ چھِ رُکاوان اَتھ چیٖزَس کُنہِ تہِ اوکیجَن یا کُنہِ تہِ فٮ۪سٹِوَلَس پٮ۪ٹھ چھِنہٕ مےٚ کانٛہہ رِلیٖجَس کانٛہہ گاڈُک اَیڈَل بَنومُت اَستَغفِرُاللہ ہی چھِ سٲنِس مذہَبَس منٛز حَرام أسۍ چھِنہٕ اَتھ دِوان اوکُن رۄخ کیٚنٛہہ سون مذہَب چھِنہٕ یہِ وَنان کیٚنٛہہ أسۍ چھِنہٕ اَتھ کُن دِوان تَوَجوٗ کیٚنٛہہ تہٕ یہِ چھِ سٲنِس سٲنِس مذہَبَس منٛز حَرام یہِ مےٚ تۄہہِ آلریڈی ووٚنمو کہِ یِم چیٖز أسۍ بَناوو جاندَر کٲنٛسہِ ہُنٛد چیٖز تَتھ چھِ پَگاہ پَتہٕ قیام تہٕ کہِ دۄہ زوٗ دِیُن تِکیٛازِ یہِ چھِ وارِیاہ گُناہ تہٕ اِسلیے أسۍ چھِنہٕ اوٚکُن رۄخ کَران کیٚنٛہہ